یِم ہَسا میٛانہِ بَچپنچہِ کیںٛہہ یاد چھُ یِم ہَسا چھِ أسۍ ہَسا ٲسۍ لۄکٹہِ وۄتھان آتھوار ٲس آسان چھُٹی پَتہٕ ٲسۍ أسۍ نیران گِںٛدنہِ گِنٛدنہٕ خٲطرٕ کِرکَٹ گِنٛدنہٕ خٲطرٕ أسۍ ٲسۍ نیران بیٹ بال گِنٛدنہٕ خٲطرٕ أسۍ ٲسۍ نیران فُٹ بال گِنٛدنہٕ خٲطرٕ أسۍ ٲسۍ نیران تہٕ بیٚیہِ ٲسۍ أسۍ گژھان اِتھَے کَنَن کُنہِ جایہِ نالَس منٛز سرٛان کَرنہِ گَرم اوس آسان تہٕ آز چھِنہٕ أسۍ یِم چیٖز ہٮ۪کان کٔرِتھ کینٛہہ یِم چیٖز چھِنہٕ ہٮ۪کان أسۍ سوٗنٛچِتھ تہِ کِہیٖنۍ تمہِ وجہ سۭتۍ ہَسا چھِ یِم چیٖز بَنے مژٕ واریاہ زیادٕ سٕپیشَل